ییٚلہِ ہسا أسۍ سٹارٹنگ ڈرایِنگ چھ کران اَسہِ نسا چھ نہٕ آسان تَگٲنی أسۍ ہسا چھِ آسان کوٗشش کران ہیٚچھنس أسۍ ہسا چھٕ گۄڈٕنیٚتھی چھِ أسۍ پَنٕنِس کَمرَس پَنٕنس روٗمَس أسۍ ہسا چھِ گنٛد پھیہلاوان أسۍ ہسا چھِ فَرٕش کران خراب أسۍ چھِ پَنٕنۍ اَتھٕ کران خراب پَنٕنۍ پَلو کران خراب أسۍ ہسا چھِ آسان بُتھِس أچھن نَستہِ سٲرِسٕے حتّا کہِ ٲسٕس تامَتھ چھِ آسان اسہِ لِپسن تامَتھ وُٹھ یَتھ أسۍ کٲشِر پٲٹھۍ چھٕ وَنان تَتھ تامَتھ ہسا چھُ اَسہِ آسان کَلر مٔتھِتھ اَسہِ ہسا چھُ نہٕ گۄڈٕ تَگان سیوٚد رٔکھ دِینۍ گۄڈٕ چھُ نہٕ اَسہِ تَگان کَلر کرُن مَگر وارٕ وارٕ وارٕ وارٕ ییٚلہِ أسۍ ہٮ۪چھان چھ سۄ میٚس ہسا چھُ کَم گژھان پَتہٕ چھِ أسۍ اکھ واریاہ گُڈ آٹِسٹ بَنان أسۍ ہسا چھ واریاہ زیادٕ اصٕل آٹِسٹ بَنان اِنسان چھُ پریٚکٹِس کران پریٚکٹِس کران کران ییٚلہِ اِسان ہٮ۪چھِ اَکہِ لَٹہِ گژھِ غلط دۄیہِ پھرِ گژھِ غلط بار بار چُھ نہٕ غلط گژھان کِہنٛی ییٚلہِ اِسان یوٗتاہ ہٮ۪چھِ تیوٗتاہ پَکہِ سُہ زِ برۄنٛہہ برۄنٛہہ